یُس کٲشِر لنٛگویج چھِ وَقتَس سۭتۍ گٔے یہِ واریاہ چینٛج یِتھ کٔنۍ زَن گۄڈٕ گۄڈٕ ییٚلہِ گۄڈٕ یُس کٲشُر أسۍ کَران ٲسۍ آز چھِنہٕ تیوٗتاہ پیور کٲشُر کَران کٕہٕنۍ کیٛازِ کہِ مٮ۪کزِمَم فیملیٖزَن منٛز چھِ پَنٛنٮ۪ن شُرٮ۪ن تِم گۄٕڈنٮ۪ٹھے ہیٚچھناون اُردو لٮ۪نٛگویج تَمہِ کِنۍ وَجہ سۭتۍ روٗد نہٕ أزچہِ جَنٛریٛشنہٕ روٗد نہٕ کٲشُر تیوٗتاہ تَگان کِہیٖنۍ آز چھِ یُس سٲنۍ جَنٛریشَن چھِ اَسہِ چھِ اَسہِ چھِ واریاہ ڈِفکَلٹی گَژھان اَگر اَسہِ کٲشِر پے پَرُن أسۍ چھِنہٕ پَنُنۍ لٮ۪نگویج ہٮ۪کان پٔرِتھ کِہیٖنۍ یا کانٛہہ لفظ ہٮ۪کان سَمجِتھ کِہیٖنۍ اَمہِ سۭتۍ پیوٚو یُس یُس لکچہِ یُس لکچار پٮ۪ٹھ شُرٮ۪ن اُردوٗ ہیٚچھنو یا اِنٛگلِش ہیٚچھنو فیملیٖزو تمہِ سۭتۍ پیوٚو واریاہ اَثر سانہِ کٲشِر لٮ۪نٛگویج پٮ۪ٹھ تہِ سٲنِس کَلچَرَس پٮ۪ٹھ تہِ کیٛازِ کہِ یُس سون کَلچَر چھُ تمہِ نِش گٔے شُرۍ سٲنۍ دوٗر کیٛازِ تِمَن روٗد نہٕ پَتہٕے اَسہِ کیٛاہ کَلچَر چھُ اَسہِ کیٛاہ کٲشِر لٮ۪نٛگویج چھُ کیٛازِ تِم پَلے بَڑے تِم چھِ تِمَن چھُنہٕ اُردو تِمَن چھُ اُردو زیادٕ تَگان کٲشِر کٲشُر چھُس کَم کٲشرِس پٮ۪ٹھ چھُ کَم ہولڈا آسان بیٚیہِ چھُنہٕ تِمَن پَنٛنہِ کَلچَرُک چھُنہٕ تِمَن تیوٗتاہ خاص پَتہ کِہیٖنۍ یِتھ کٔنۍ زَن أسۍ نانۍ بٔڈبَبَس نِش چھِ بیٚہوان شُرۍ اَسہِ چھِ منٛزٕ وٕچھان تِتھۍ لفظے اَسہِ چھِنہٕ آسان مَطلبٕے پَتہٕ اَسہِ چھُ پٮ۪وان پَتہٕ پَنٛنٮ۪ن نٲنۍ بٔڈبَبَن وَنُن یا ماجہِ وَنُن کُنہِ تہِ کٲنٛسہِ نِش تہِ بیٚہوان چھِ اَسہِ چھِنہٕ پاے لَگان کِہیٖنۍ اِسلیے اَسہِ اَسہِ پَزِ پَنٕنۍ لنٛگویج سِکیور کَرٕنۍ اَسہِ پَزَن پَنٕنۍ بَچہِ لۄکچار پٮ۪ٹھَے کٲشُر کَرناوُن کیٛازِ یُس یہِ اردوٗ ہیٚچھناوان چھِ شُرٮ۪ن یِمو کوٚر سون کٲشُر کَلچَر چھِ یِم ختم کَران کیٛازِ یُس نٮ۪کسٹ جَنٛریشَن آسہِ تِمَن آسہِ نہٕ تیوٗت تَگان اَسہِ مہ چھُ تھوڑا بہت توتہِ تَگان نٮ۪کٕسٹ جَنٛریٚشنہِ آسہِ نہٕ سُہ تہِ تَگان کِہیٖنۍ بیٚیہِ چھُ اَکھ کٲشُر سَبجَکٹ تہِ اِنکٕلوٗڈ کوٚرمُت اٮ۪جُکیشَن سِسٹَمَس مَنٛز سُہ تہِ چھُنہٕ تَگان پَرنُے سُہ چھُ سارنٕے یوییٖک گژھان تَتھ چھِ وَجہ یی کہِ اَسہِ چھُنہٕ گَرَن منٛز تہِ شُرٮ۪ن تھٲومٕژ آدتھٕے کٲشِر پٲٹھۍ کَتھ کَرنَس تِمَن چھِ أسۍ آل ٹایم أسۍ چھِ وٕچھان أسۍ گژھو پارکَن منٛز یا گَژھو کُنہِ پِکنِک سُپاٹَس پٮ۪ٹھ أسۍ چھِ تتہِ لَکٕٹۍ لکٕٹۍ شُرۍ وُچھان تہٕ اگر تِمَن کٲشِر پٲٹھۍ کَتھ وَتھ چھِ کَران تِمَن چھِ سَمٕجھ یِوان کِہیٖنۍ تِمَن چھِ پٮ۪وان اردو پٲٹھۍ کَتھ کَرنۍ کیٛازِ تِہُنٛد پٮ۪رَنٹو چھِ تِمو گۄڈٕ پٮ۪ٹھ آسان تِتھے کٔنۍ بَڑٲے مٕتۍ تِمَن کوٚرمُت اُردو لنٛگویج یوٗز